وعلیکُم السلام السلامُ علیکُم آ تُہۍ چھُو ٹھیٖک آ ٹھیٖک پٲٹھۍ تُہۍ چھُوا سٲری ٹھیٖک آ آ اچھا اۭں آ ٹھیٖک بیٚیہِ وَن حظ اِتہِ شُرٮ۪ن ٲسۍزِ خیال تھاوان تِمَن ما آسہِ ضوٚرَتھ ووٚرَتھ کیٚنہہ تِم تہِ چھِ تِمَن کُن تہِ چھِ خیال تھاوُن اۭں اۭں آ ٹھیٖک کیٛاہ پتہ کیٛاہ آسِمَکھ تھومُت اۭں اَوا صاف گژھِ روزُن اچھا اچھا اۭں آ ٹھیٖک چھِ وَنوس تِمَن تہِ آسان خیال تھاوان اۭں

آ ٹھیٖک چھِ آ ٹھیٖک تُہۍ چھُو ٹھیٖک آ ٹھیٖک پٲٹھۍ اَدٕ سا اَدٕ سا بیٚہہ خۄدایَس حوال